سٲنِس علاقَس منٛز چھُ اَسہِ سَرپَنٛچ یٔمۍ سُںٛد ناو چھُ نظیٖر احمد میٖر سُہ چھُ واریاہ ایماندار نَفَر بہٕ مِلے یَس تٔمِس اَکہِ دۄہ تہٕ ووٚنمَس اَسہِ اوس کوچَس کوچہِ اَکھ بَناوُن یَتھ ٹایلہٕ آسہٕ لَگاونہِ تٔمۍ دوٚپ یہِ کٲم کَرٕ بہٕ آیندہ نٔیِس پٕلانَس منٛز ییٚمہِ موٗجوٗب باسیٚو مےٚ یہِ کٲم گژھِ تَمہِ سۭتۍ واتہِ اَسِہ فٲیِدٕ